پُلوٲمِس منٛز چھِ یِتھَے کٲٹھۍ کٕلٲیمیٹ یِتھ کٲٹھۍ زَن باقٕیَن یِمَن ڈِسٹِرٛکَن منٛز چھِ تِتھَے کٲٹۍ چھِ لَگ بھَگ پُلوٲمِس منٛز تہِ اصٕل چھِ آسان مطلب روٗد تہِ چھِ پیٚوان ٲں موسَم چھِ آسان منٛزٕ گَرٕم تہِ اَلبَتہ اَگَر أسۍ وُچھو یَتھ ؤرۍ یَس منٛز اوٗس واریاہ زیادٕ گَرٕم ٲں اِنسان کیٛاہ چھِ وَنان یَتھ اوٗس نہٕ ہیٚکان ژٲلِتھ گَرٕم کیٚنٛہہ ٲں تہٕ پٔتمیٚن کینٛژَن ؤریو پٮ۪ٹھ کٔر مےٚ وِٹنیٚس کہِ مطلب واریاہ چینٛج چھِ آمٕژ ویٚدرَس منٛز اگر أسۍ وُچھو پٔتمہِ لَٹہِ لگ بھگ اوٗس دۄیہِ تٕرٛہ تیٚیہٕ تٕرٛہ آسان ٹیٚمپرٛیچَر آز چھِ ژۄیہِ تٕرٛہ پانٛژھ تٕرٛہ شیٚیہِ تٕرٛہ تہِ گژھان ٹیٚمپرٚیچَر روٗد تہِ چھُنہٕ پیٚوان تیوٗتاہ زیادٕ کیٚنٛہہ یوٗتاہ زَن برٛونٛہہ اوٗس پیٚوان